مےٚ ہیٚچھ نہٕ ڈرایِنگ نَہ سکوٗلَس منٛز تہٕ نَہ کالجٮ۪س منٛز مےٚ ہیٚچھ ڈرایِنگ پنٕنہِ أکِس فرینڈ نِش بیٚیہِ روٚٹ مےٚ اکھ آنلاین کورس اکھ مےٚ ہیوٚچھ تٔمنٕے نِش مےٚ ہیوٚچھ تٔمۍ سٕے نِش ڈرایِنگ آ بالکُل کشیٖرِ منٛز تہِ چھ اِنڈیاس منٛز تہِ اَگر وٕچھَو ییٚتۍ چھ واریاہ زیادٕ آٹ کالیجز یِتھ پٲٹھۍ دہلی منٛز چھِ بیٚیہِ واریاہ زیادٕ آٹ کالیجیس چھےٚ یہِ سریٖنگرَس منٛز تہِ چھِ آٹ کالیج اَکھ یَتھ منٛز ڈرایِنگ ہیٚچھناوان چھِ بالکُل مےٚ چھِ پنُن کیٚرِیَر کرن وَ اَتھ ڈرایِنگ ہُندُے شروٗع بروٚنٛہہ کُن پکناو بہٕ أتھی منٛز یُہوٚس گژھِ مےٚ ٹُویلتھ کمپلیٖٹ تٔمۍ پتہٕ کر بہٕ کٲم تٔمۍ پتہٕ گس بہٕ ڈرایِنگ ہالہٕ کالیج سریٖنَگر بہٕ کرٕ سُے جوین تیٚتۍ ہیٚچھان تیٚتۍ ہیٚچھ بہٕ گۄڑٕ ڈرایِنگ بناوٕنۍ بیٚیہِ کرٕ بہٕ اَکھ یہِ پروفیشنَل پروفیشنَل سٹا اَکھ تَتہِ ہیٚچھ بہٕ پتہٕ یِم یَتھ منٛز پروفیشنَل سٹاٹ کر ڈراینگَس منٛز بناو بہٕ ڈرایِنگسہٕ تٔمۍ پتہٕ بنہٕ بہٕ اَکھ آٹِسٹ اَکھ مےٚ چھِ پنُن یِہوٚے مقصَد زِ اکہِ دۄہ گَس بہٕ تور تہِ اِن شاء اللہ اکہِ دۄہ بنہٕ بہٕ ڈرایِنگ آرٹِسٹ